جیادٕ چھُس بہٕ فوٹوگرٛافی لینٛڈسکیپ موڈَس منٛز تُلان تہٕ وۄنۍ ییٚلہِ کُنہِ ساتہٕ پرٛو پٔرسنلی آسہِ تُلُن تیٚلہِ چھُس بہٕ پورٹرٛیٹ موڈ کران استعمال